ہیٚلو اسلام علیکُم ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھُوا ٹھیٖکٕے اَہَنی اَمی موٗجوٗبے کوٚر مےٚ فون تۄہہِ ترٛوو نَے اَسہِ اوترٕ زٔمیٖن تُہۍ کیٛازِ چھُو تُہۍ کیٛازِ چھُو نہٕ وۅنۍ اَتھ دیوار دِوان وُچھِو یہِ چھِ گژھان ہمسایہِ دٲری منٛز پَتہٕ غلط اَہنی یہِ چھُنا پَتہٕ غلط گژھان کورِ چھےٚ گَرَس منٛز بالَینٛگ یِم چھِ آسان اَہَنی تی ہَے یہِ چھُنا گژھان پَتہٕ ہمسایہِ دٲری منٛز غلط کورِ چھےٚ گَرِ وَڑٕنٔنی آسان اورٕ چھِ پَکان آسان اَدے اَدے کیٚنٛہہ نے چھُنہٕ چلو بِہِو خۄدایَس حوا